اگر أسۍ گیمَن ہٕنٛز کَتھ کَرو یہِ چھِ سارنٕے پتہ گیم کۭژاہ ضروٗری چھِ اِنسان سٕنٛدۍ زِندگی منٛز گیم گِنٛدنہٕ سۭتۍ چھِ خوٗن جَل تیزی سان گردِش کران تہٕ بؠمارِ نِش چھُ اِنسان دوٗر روزان سُستی کٲہلی سورُے چھِ دوٗر گژھان امہِ نِش بیٚیہِ چھُ ٹؠنشن فری روزان ڈرٛگسو نِش چھِ دوٗر روزان روٗد سوال ایلڈَرلی پیٖپل کۄس گیم گِنٛدن تِم ہیٚکن تِمن چھِ پَنٕنۍ مرضی تِم ہیٚکن کانٛہہ تہِ گیم گِنٛدِتھ اَلبَتہ أسۍ کَرو پَننہِ کٔشیٖرِ ہِنٛز کَتھ ییٚتہِ چھِ ایلڈَرلی پیٖپٕل تہِ کِرکَٹَس سۭتۍ واریاہ وابسطہٕ تِم چھِ واریاہ کِرکٹ گِنٛدان تتھ سۭتۍ سۭتۍ چھِ تِم والی بال تہِ گنٛدان ییٚمِس یتھ فیٖلڈس منٛز پنُن شوق چھُ سُہ چھُ سۄ گیم گِنٛدان أڑۍ چھِ فٹ بال تہِ گِنٛدان کَبَڈی تہِ چھِ گنٛدان کِرکٹ تہِ چھِ گنٛدان اَلبَتہ بہتر چھِ یِم کِرکٹ گِنٛدان تمہِ سۭتۍ چھِ وَرزِش گژھان بیٚیہِ چھِ مزٕ تہِ لگان ہر کُنہِ پریشٲنی نِش چھِ بیٚیہِ دوٗر روزان